نو لچھ شُوَنٛزاہ ساس ژور ہَتھ ترٛووُہ پانٛژ وَنٛزاہ ساس پانٛژھ ہَتھ دُنَمَتھ ترٛےٚ ساس ژور ہَتھ نو ٲٹھ لَچھ پانژنَمَتھ ساس شیٚے ہَتھ سَتھ لَچھ ژُہٲٹھ ساس